اسہِ نِش چھِ وُنکٮ۪ن برٛونٛہہ کَنۍ واریاہ زِ تِم ٹیٚکنالجِکَل چینٛجس یِمَن أسۍ وَنان چھِ یِم اسہِ برٛونٛہہ کَنہِ چھِ سَپدان گۄڈٕنیُک اگر أسۍ کَتھ کَرو برٛونٛہہ اوٗس بَچہِ مَجبوٗر گَژھان أکِس اُستادَس نِش پَرنہِ تِکیازِ اُستاد ٲسۍ نہٕ تیٖتیاہ آسان تہنٛدِ چۄیسَن پٮ۪ٹھ ایٚولیبٕل کہیٖنۍ تہِ مگر وُنکٮ۪ن چھِ اسہِ ایپٕس یِمو ذٔریعہِ أسۍ اَکھ بَچہِ چھُ پَسنٛدیٖدہ اُستادَس نِش ہیٚکان پٔرِتھ دوٚیِم اسہِ اوٗس پیٚوان برٛونٛہہ رۄپیَن خٲطرٕ بیٚنٛکَس پٮ۪ٹھ گژھُن اے ٹی ایٚمَس پٮ۪ٹھ گژھُن تِکیازِ گَھرِ اوٗس نہٕ آسان موٗجوٗد رۄپیہِ تمہِ وِز کِہیٖنۍ مگر وُنکٮ۪ن چھِ اسہِ بیٚنٛکِنٛگ ایپٕس ییٚمہِ سۭتۍ حظ أسۍ چھِ ہیٚکان أتی پیمیٚنٛٹ کٔرِتھ ترٛیٚیِم چیٖز اسہِ اوٗس کُنہِ ساتہٕ پوٚژھ یِوان اَچانکن اسہِ اوٗس پیٚوان گژھُن بازر خبر مِلہِ ہا یا نہ مِلہِ ہا یا تمہِ وِز ٲسۍ سختی یِوان مگر وُنکٮ۪ن چھِ اسہِ ایٚولیبٕل تِم دُکان تِم ایپٕس ییٚمہِ سۭتۍ أسۍ آرڈَر چھِ ہیٚکان کٔرِتھ تہٕ واریاہ کَم وَقتَس منٛز چھُ اسہِ گَھرٕ سَپدان چیٖز یِم ہَسا چھِ کیٚنٛہہ چیٖز یِم حظ اسہِ ٹیٚکنالجی ہِنٛدۍ مَدَد سۭتۍ میلۍ